السَلامُ علیکُم ہے کامران صٲب ہے بہٕ ہَسا چھُس یہِ صابِر ہَسا تُہُنٛد ہَمساے ہے مےٚ ہَسا کوٚر اَمہِ موٗجوٗب فون ژےٚ چھے پَیی اَسہِ کَم حالَت چھِ گَرَن منٛز اَسہِ چھِ دۄہَے گَژھان اَتھ زٔمیٖن پیٖنٛتِس پٮ۪ٹھ اَونتہٕ پھِتنہٕ فَساد اَتہِ چھِ لَڑاے گَژھان دۄہَے بوز سا میٛٲنۍ کَتھ بوز سا ٹھنٛڈ دِلی سان کَتھ مَہ سا کَر وٕنۍکٮ۪س تہِ جَہَل بہٕ ہَسا وَنَے ژےٚ مےٚ کیٛازِ کوٚر فون مےٚ چھُ اَتھ منٛز مَقصَد کانٛہہ یَتھ منٛز ژٕ تہِ بَچَکھ بہٕ تہِ بَچہٕ مےٚ سا کوٚرُے ژےٚ اَمہِ موٗجوٗب فون نہ تۄہہِ اوسوُ سانیو گَرِکیو ٲسۍ راتھ کٔرمٕژ پانہٕ ؤنۍ بیٚیہِ لڑٲے اَتھٮ۪ن چھِ دَہ ہَمساے یِوان تَماش وٕچھنہِ دَہ چھِ دَہ زیٖر دِوان تَتہِ چھِ گَژھان واراہ بٔڑۍ فِتنہٕ اَتھ منٛز ہیٚکہِ پانہٕ ؤنۍ خوٗن خَرٲبی تہِ حظ گٔژھِتھ اَہَن سا آ بوز سا کَتٮ۪تھ چھےٚ پانَس تہِ پَیی آز چھُنہٕ سُہ وَقت کینٛہہ آز اَگر یِتھٲے کُنہِ زیٖر گَژھِ پَتہٕ نہ سا چھِنہٕ وُترِتھ وۄنۍ چھِ میون غرض یی أسۍ کَرو کٲم ژٕ ییٖیَکھ پگاہ اوٚتَن تانٮ۪تھ تام أسۍ کَرو کٲم أسۍ کَرو مَشوَر أسۍ ترٛاوَو اَتھ سٮ۪ل تۄہہِ چھُو سون تانٮ۪تھ ہَسا یُن اَہَن حظ بوز سا کَتھ اَگر فون کَرٮ۪کھ ژٕ کٔرۍ زِ پان مَشوَر ژٕ کٔرۍ زِ گَرِکٮ۪ن سۭتۍ تہِ مَشوَر خۄدا نخواستہٕ نہ چھِ یہِ لَڑٲے ہِنٛزٕے کَتھ نہ چھِ یہِ بَدَل کانٛہہ باورٕ کَتھٕے أسۍ کَرو کٲم تُہُنٛز تہِ چھِ اَتھٮ۪ن زٔمیٖن سٲنۍ تہِ چھِ اَتھٮ۪ن زٔمیٖن ہَن کٲم اَسہِ چھِ یِمنٕے پیٖنٛتٮ۪ن پٮ۪ٹھ أسۍ أکِس آنٛچہِ پٮ۪ٹھ چھِ اَسہِ گَژھان لڑاے دۄہَے گَرَس مےٚ اوس یَوٕ کوٚرمُت بَرادَرَس خانٛدَر اَسہِ ٲسۍ پٔژھۍ گٔے پانہٕ ؤنۍ گٔے لڑٲے تِمو تہِ بوٗز تِم وَنن تَتہِ پنٛنٮ۪ن ہَمسایَن تِم چھِ یِتھ پٲٹھۍ پنٛگہٕ سُہ چھُ پَتہٕ گامٕےٕ چھنہٕ پَتہٕ وَنان سُہ چھُ گَرٕ وول خَراب اَتہِ دَپان سُہ چھُ گامٕے ژَنٛگہٕ گام سُے بہٕ تہِ بہٕ اوسا وٕنیُک تام بَدَل کینٛہہ وَنان حظ زٕ بوز حظ ہے بوز حظ کَتھ بوز سا گۄڈ یورٕچ کَتھ میون غَرض چھُ یہِ أسۍ کَرو کٲم أسۍ دِمو اَتھ گَرٕ زٕ دٮ۪وار اَگر بوز حظ کَتھ ژٕ نَے چھُکھ بوزنٕے یورُک اَگر ژٕ کٲشِر پٲٹھۍ پَنٕنۍ زٔمیٖن دِکھ بہٕ دِم میٹیٖرِیَل ہے بوز حظ کَتھ ژٕ نَے چھُکھ نہٕ بوزنٕے ژٕ اَگر زٔمیٖن فُٹ دِکھ کیٛاہ مےٚ چھے خٲلی زٔمیٖن دِنۍ باقٕے دٮ۪وارَس یہِ تَتھ لَگہِ میٹیٖرِیَل بہٕ پانَے چاہے تَتھ مےٚ کۭتِس یی کیٛاہ یی میٹیٖرِیَل تور سَنُن کینٛہہ اَسہِ چھِ پَنٕنۍ ہَمساے گٔری تہِ بَچاوٕنۍ اَسہِ چھِ پَنٕنۍ عزَتھ تہِ بَچاوٕنۍ تی چھُ حظ کِنہِٕ نہ وَقتَس منٛز چھِ ییٚتہِ لَڑٲے یہِ چھِ گَژھان ژَنٛگہٕ گی چَلو صُبحَن وٲتۍزِِ تور تانٮ۪تھ آرام سان ٹَھنٛڈ دِلی سان کَرو مَشوَر ژٕ دِکھا زٔمیٖن بہٕ دِما زٔمیٖن کیٛاہ کَرو چَلو چَلو آ تُلِو حظ